ہیٚلو اَسلام علیکُم آ یِم چھِ تُہۍ چھِوا حظ اِقرا جی آ تُہۍ چھُو فوٹوٗ گرٛافَر حَظ تہٕ مےٚ اوس یہِ زانُن کہِ اَسہِ چھُ وُہ ٹُو اَکوُہ حظ خانٛدَر حَظ گَرِ پانَس تہٕ اَسہِ چھِ تَتھ رِلیٹِڈ حَظ فوٹوٗ گرٛافَر اَکھ ضرَوٗت تہٕ اَسہِ کوٚر وارٕ ییٚتہِ حظ اَتھ مُتعلق سٔرٕچ کہِ آ کٕم گَژھَن بیٚہتَر تہٕ اَسہِ آے ووٹ تۅہی پیٚٹھ زیاد پَہَم کہِ یِم چھِ اَصٕل اَتھ رِلیٹِڈ کیٛاز یِمن چھُ سِکِل اَصٕل فوٹوٗ گرٛافی ہُنٛد تہٕ تہٕ تَمہِ موٗجوٗب حَظ آ کوٚر وۅنۍ کوٗشِش کَران تہٕ تۅہہِ سۭتۍ کَنٹیکٹہٕ کَرنٕچ تہٕ تُہۍ ؤنِو حَظ مےٚ کہِ اۭں تہٕ تُہۍ چھِوا اَتھ ڈیٹَس پیٚٹھ یَلہٕ وُہ اَکوُہ

آ ایٚکچُلی چھِ أسۍ یَژھان کہِ اَتھ گٔژھ بَنُن اسہِ موٗیی اَکھ تاکہِ یہِ چھُ آسان یِم چیٖز چھِ آسان یہِ اَسہِ مَطلَب موٗ یہِ موٗمیٚنٛٹٕس چھِ حظ یِتھٕ کٔنۍ اَکہِ لَٹہِ تہٕ بیٚیہِ گَژھان میموریٖز تھوڑا رٕژ اَسہِ چھِ فوٹوٗ گرٛافس تھوڑا اَلگ اَلگ بَناوٕنۍ تھوڑا تھوڑا اَصٕل پیج زیادٕ اَسہِ چھُ شُکرِیہ جِناب اَمہِ خٲطرٕ تہٕ چَلو او کے